اگر بہٕ کَتھ کَرٕ پیٚنٹِنٛگن ہٕنٛز بہٕ چھَس پیٚنٹِنٛگ لَور مےٚ چھِ خۄش کَران مےٚ چھُ روٗدمُت بچپن پٮ۪ٹھ شوق پیٚنٹنٛگزن ہُنٛد سُکوٗلزس منٛز سُکوٗلس منٛز اوس آسان آرٹ کمپِٹشن بہٕ ٲسٕس فسٹ نہٕ کیٚنٛہہ سٮ۪کٮ۪نٛڈ ٲسٕس بہٕ آسان مےٚ چھُ وارٕیاہ پسنٛد پیٚنٹِنٛگ بناوٕنۍ بہٕ چھَس کیٚنٛہہ وُچھان بہٕ چھَس سُہ ایز پیٚنٹِنٛگ بناوان مطلب پنٛنہِ پیٚنٹِنٛگ منٛز تِم چیٖز بناوان مےٚ چھِ وارِیاہ پسنٛد مطلب پیٚنٹنٛگ بناوٕنۍ مےٚ چھُ وارِیاہ وارِیاہ پیٚنٹِنٛگ بنایہِ مَژٕ تِم چھِ مےٚ گَرِ تہِ اَجہِ اَجہِ چھِ مےٚ بہٕ چھَس نہٕ زیادٕ مطلب تِم مارکٮ۪ٹ کڑان کیٚنٛہہ مگر بہٕ چھَس تِم مطلب گَری تھاوان یا فرٮ۪نٛڈزن دِوان ییٚلہِ بہٕ کمپٕلیٖٹ چھَس کَران پنٕنۍ کانٛہہ فیٚورِٹ پیٚنٹِنٛگ مےٚ چھُ وارِیاہ دِلس تسلی مِلان کیٛازِ کہِ مےٚ چھُ تتھ سۭتۍ آسان اِموشنٕز جُڈتھ میٲنۍ جزبات چھِ تتھ سۭتۍ آسان جُڈتھ کیٛازِ کہِ یۄس تہِ پیٚنٹِنٛگ بہٕ بناو سۄ چھَس بہٕ کیٚنٛہہ مطلب کانٛہہ اِموشن چھِ تتھ سۭتۍ آسان جُڈتھ سُہ چھَس بہٕ کیٚنٛہہ سوٗنٛچِتھ بناوان یُتھٕے سۄ پتہٕ کمپٕلیٖٹ چھِ گَژھان مطلب پٔرسنٔلی چھِ مےٚ وارِیاہ خوشی مِلان دِلس کہِ مےٚ گٔے پیٚنٹِنٛگ کمپٕلیٖٹ مطلب أکِس کورِ خٲطرٕ کیٚنٛہہ أچیٖو کَرُن یہِ چھُ وارِیاہ بٔڑۍ کَتھ آسان پتہٕ یُتھٕے سۄ پیٚنٹِنٛگ چھِ مےٚ کمپٕلیٖٹ گَژھان سۄ چھِ آسان مےٚ وارِیاہ خوشی ہُنٛد مومٮ۪نٛٹ بہٕ چھَس مطلب ہر قٕسمٕچ پیٚنٹِنٛگ بناوان مگر ہر کُنہِ پیٚنٹِنٛگ منٛز چھُ مےٚ کانٛہہ نَتہٕ کانٛہہ اِموشن آسان تتھ سۭتۍ اٹٮ۪چ تتھ پیٚنٹِنٛگ سۭتۍ نَتہٕ چھِ مےٚ مطلب ہر کُنہِ قٕسمٕچ بہٕ وُچھِ کیٚنٛہہ نیٚبرٕ کَنہِ آب مطلب جنگُل پہاڑ مطلب کیٚنٛہہ تہِ لایِک بہٕ گَژھٕ کُن تہِ بہٕ کر تَتہِ کٮ۪پچر کانٛہہ مومٮ۪نٛٹ سُہ کر بہٕ پَتہٕ پنٛنہِ پیٚنٹِنٛگ منٛز ایز پیٚنٛٹِنٛگ بناو سُہ پتہٕ بہٕ مگر ہر کانٛہہ ہر کُنہِ سۭتۍ چھُ مےٚ کیٚنٛہہ نَتہٕ کیٚنٛہہ اِموشن آسان جُڈتھ کیٛازِ کہِ مےٚ چھِ پیٚنٹِنٛگ وارِیاہ خۄش کَران بہٕ چھَس پیٚنٹِنٛگزن منٛز مےٚ چھِ سٲرۍ وَنان ژٕ بناو ہۄ ژٕ بناو یہِ پیٚنِٛنٛگ مگر مےٚ چھُ کیٚنٛہہ نَتہٕ کیٚنٛہہ بہٕ چھَس مٮ۪سیج کَران کنوے پنٛنہِ پیٚنٹِنٛگ سۭتۍ اِموشنٕس تو الگ ہے سُہ چھِ الگ کَتھ پتہٕ اِموشنٕز وغیرہ میانہِ ہر أکِس پیٚنٹِنٛگ چھُ آسان کانٛہہ نَتہٕ کانٛہہ مٮ۪سیج تَمہِ سۭتۍ چھُ آسان سۄ چھِ آسان لکٕٹ اکھ مطلب سُہ چھُنم تیٚوٗتاہ بوٚڑ آسان کیٚنٛہہ لکٹِس مطلب أکِس پیٚنٹِنٛگ اوڈس پٮ۪ٹھ آسان بنٲیِتھ تِمن چاٹسن پٮ۪ٹھ آسان بنٲیِتھ مگر خرکُنہِ پیٚنٹِنٛگ منٛز چھُ کیٚنٛہہ نتہٕ کیٚنٛہہ مٮ۪سیج آسان ضُروٗری مطلب بنٲیِتھ مےٚ اوس پرٛوجکٹ اکھ مِلومُت پیٛنٹِنٛگ پرٛوجکٹ اکھ ؤری برٛۄنٛہہ لگ بگ تتھ منٛز ٲسٕس بہٕ تتھ کوٚر مےٚ واریاہ دِل لگٲیِتھ محنت تتھ اوس مےٚ وارِیاہ تتھ سۭتۍ اِموشنٕز جُڈتھ تتھ ٲسۍ أسۍ فرٮ۪نٛڈٕ زٕ ترٛےٚ اَسہِ اوس سُہ پرٛوجکٹ روٚٹمُت پیٚنٹِنٛگ پرٛوجکٹ مگر سُہ اوس بَڑِ پیمانُک سُہ اوس نہٕ ملب یہ لۄکُٹ مۄکُٹ پیٚنٹِنٛگ کیٚنٛہہ سُہ اوس وارِیاہ بوٚڑ اکھ پرٛوجکٹ سُہ ؤری برٛونٛہہ تتھ سۭتۍ تہِ چھِ مےٚ تتھ سۭتۍ تہِ چھِ مےٚ وارِیاہ اِموشن جُڈتھ بہٕ چھَس بناوان ہر کُنہِ قٕسمٕچ پیٚنٹِنٛگ مگر ہر أکِس سۭتۍ چھُ مےٚ آسان کانٛہہ نَتہٕ کانٛہہ اِموشن جُڈتھ بہٕ چھَس مطلب آیڈِیا اَنان گٮ۪لریٖزو منٛزٕ لٮ۪برِیو منٛزٕ مطلب ایسی ایسی جگاہوں چھَس بہٕ اَنان آیڈِیا پتہٕ بناوان پیٚنٹِنٛگ